ؤنیُک تام چھُس بہٕ واریاہن جاین گوٚمُت چکرس سمنٛدٔری جاے ٲسۍ تن پہٲڑی علاقہٕ ٲسۍ تن یا کانٛہہ تہِ گریٖن یا ہشٹارِک تٲریخ کی جایہِ ٲسۍ تن کٔشیٖرِ منٛز چھُس بہٕ گوٚمُت پہلگام تہٕ سۄن مرٕگ ییٚتہِ مےٚ پہلگام یُس زن لِدٕر ویلی چھِ تتہِ چھِ مےٚ فوٹوگراف تُلۍ مٕتۍ یا سۄن مرگہِ چھِ مےٚ پہٲڑی علاقن منٛز واریاہ زیادٕ فوٹو تُلۍ مٕتۍ انڈیاہس منٛز چھُس بہٕ پونڈی چری گوٚومُت تتہِ چھُ مےٚ یُس زن سمنٛدر چھُ تتھ منٛز چھ مےٚ فوٹوگرافی کٔرمٕژ بیٚیہِ تُرکی منٛز چھُس بہٕ واریاہن استامبُلس منٛز چھُ مےٚ یُس زن بِلیوٗ ماسٕک چھِ تمِچ فوٹوگرافی چھِ مےٚ کٔرمٕژ یا یُس زن حاجیا صوٗفیا ماسٕک چھ تمِچ فوٹوگرافی چھِ مےٚ کٔرمٕژ بیٚیہِ چھ تتہِ واریاہ جزیٖرٕ یِمن زن سیٚون آیلینٛڈٕس چھِ ونان تمِچ فوٹوگرافی چھِ مےٚ کٔرمٕژ